اگر أسۍ وٕچھُو یُس ٹٮ۪کنالگی چھِ تِم چھِ اَسہِ وارِیاہ مدَتھ کوٚرمُت یعنی کہِ چاہیے سٕہ ٲستن اَسہِ ٹرٛانٛسپوٹیٚشنس منٛز ٹرٛانسپوٹیٚشنس منٛز اگر آسہِ ہوٹل بُک کَرُن یا آسہِ اَسہِ ٹکٹ بُک کَرٕنۍ یا آسہِ اَسہِ کیٚنٛہہ تہِ یعنی کہِ ریلوے پلیٹ فارمس پٮ۪ٹھ ٹکٹ کَرٕنۍ یا ٲستن اِیر ٹرول یا بس ٹرول ٲستن اَسہِ کَرٕنۍ ٹرٛینہِ منٛز ٲستن اَسہِ سفر کَرُن یِم چیٖز چھِ اَسہِ ٹٮ۪کنالجی آسان بنٲے مٕتۍ اگر أسۍ وٕچھو آز کل اگر اَسہِ آسہِ گژھُن کُنہِ تہِ سِٹیٚٹس منٛز بیٚکِس جایہِ أسۍ چھِ گۄڈنٮ۪تھٕے تھاوان ٹٮ۪کنالجی سۭتۍ چھِ أسۍ گۄڈنٮ۪تھٕے ٹکٹ تھاوان کنفٲرٕم کٔرِتھ ٹکٹ کَرو أسۍ گۄڈنٮ۪تھٕے چاہیے اَسہِ دَہ دۄہ برٛۄنٛہہ ٲستن مطلب وُہ دۄہ برٛونٛہہ ٲستن یا رٮ۪تھ برٛونٛہہ ٲستن چھِ أسۍ ٹکٹ گۄڈنٮ۪تھٕے تھاوان کٔرِتھ تتھ منٛز چھِ أسۍ تھاوان یعنی کہِ مطلب چاہیے اَسہِ ٲستن اَسہِ گَژھُن ٹرٛینہِ منٛز ٲستن گَژھُن یا ہوٲیی جہازس منٛز ٲستن گَژھُن سُہ چھِ أسۍ گۄڈنٮ۪تھٕے تھاوان ٹکٹ کٔرِتھ گوٚو ٹٮ۪کنالجی سۭتۍ چھِ أسۍ یوتاہ فٲیدٕ أسۍ چھِ گۄڈنٮ۪تھٕے یِم چیٖز تھاوان کٔرِتھ اگر نہٕ یہِ تٮ۪کنالجی آسہِ أسۍ ہٮ۪کو کٔرِتھ کِہیٖنۍ بیٚیہِ چھِ أسۍ کَران کٲم ٹٮ۪کنالجی چھِ أسۍ مدتھ کَران یعنی کہِ چاہیے اَسہِ پتہٕ ٲستن کَتھ سِٹیٚشنس پٮ۪ٹھ آسہِ کمہِ حِساب آسہِ کٔژِ بجہِ آسہِ اَسہِ نیرُن تہٕ کھٮ۪ن وٮ۪ن سورُے چھِ أسی کَران أتھۍ پٮ۪ٹھ اگر أسۍ وٕچھو وارِیاہ چھِ تِم پلیٹ فارمہٕ یِم اَسہِ وٕنکٮ۪س چھِ مدد دِوان ٹکٹ بُکِنٛگ خٲطرٕ ہوٹل بُکِنٛگ خٲطرٕ اگر اَسہِ کیٚنٛہہ چھِ پاے یَتھ منٛز اگر أسۍ وٕچھو میک ماے ٹٕرپ چھِ ایٖز آف ٹٕرپ چھِ یا یاترا ڈاٹ کام چھِ بُکِنٛگ چھِ ڈاٹ کام چھِ یِم چھِ تم وٮ۪ب سیٹہٕ یِمو پٮ۪ٹھ أسۍ گوڈنٮ۪تھٕے چھِ بُک کَران ہوٹل ٲستن ٹہ یا ٲستن ٹکٹ ٲستن ٹرٛانسپوٹ خٲطرٕ چاہیے ہوٲیی جہاز ٲستن یا ریلوے سِٹیٚشن ٲستن تہٕ اَمہِ سۭتۍ کیٛاہ چھِ اَسہِ چیٖز گَژھان گوڈنٮ۪تھٕے گۄڈنٮ۪تھٕے چھِ أسۍ روزان فار بہہ اَسہِ چھَنہٕ ٹٮ۪نشن روزان کِہیٖنۍ اَسہِ چھِ یعنی کہِ کیٚنٛہہ مطلب ٹہٕ یعنی کہِ سَہ سَوٲرۍ ووٲرۍ چھِنہٕ اَسہِ پٮ۪وان ژھانٛڈٕنۍ واڈٕنٛۍ کِہیٖنۍ بیٚیہِ چھِ اَسہِ فٲیدٕ یہِ مِلان ییٚمہِ سات أسۍ ٹرول چھِ کَران اَسہِ چھُ روزان سورُے ہوٹل وٹل بُک کٔرِتھ کیٛازِ أسۍ چھِ آسان تھٔکمٕتۍ اَسہِ چھِ پٮ۪وان گَژھن تتھ ڈِسٹنیٚشن پٮ۪ٹھ ییٚتہِ اَسہِ ہوٹل چھُ آسان بُک کوٚرمُت تتہِ چھُ اَسہِ سورُے سُوِدا مِلان یہِ تہِ اَسہِ آسہِ ضوٚرَتھ چاہیے اَسہِ ٲستن تَتہِ بِہُن چاہیے ٲستن کھیوٚن چاہیے ٲستن تَتہِ چیوٚن یہِ آسہِ اَسہِ تَتہِ سُہ چھِ اَسہِ گۄڈنٮ۪ٹھٕے آسان بُک تھومُت کٔرِتھ گوٚو یِم چیٖز چھِ اَسہِ مدتھ کَران ٹٮ۪کنالجی یعنی کہِ یہِ چھِ اَسہِ مدتھ کَران اُمن چیٖزن منٛز یعنی کہِ چاہیے اَسہِ کھوٚن ٲستن چیوٚن ٲستن یا کیٚنٛہہ تہِ ٲستن کَرُن گوٚو یہِ چھِ اَتھ فٲیدٕ اکھ بوٚڑ ٹٮ۪کنالجی ہُنٛد ییٚمُک اَسہِ وٕنکٮ۪س فٲیدٕ چھُ تُلان